یُس حظ مےٚ گۄڈنیُک پرٛوڈَکٹ اٮ۪میزان پٮ۪ٹھ آرڈَر کَریو سُہ اوس سُپیٖکَر یُس حظ سُپیٖکَر مےٚ آرڈَر کَریو اَتھ اٮ۪میزانَس پٮ۪ٹھ سُہ ہسا واتیو مےٚ پنٛنِس ٹایمَس پٮ۪ٹھ برابر تَتھ ہسا ٲس مےٚ راتھ سُلے راتھ ڈٮ۪لؤری رات کِس ڈیٚٹَس پٮ۪ٹھ یعنی کُنوُمہِ ٲسۍ تَتھ ڈٮ۪لؤری سُہ ہسا ووت مےٚ آرام سان پنٛنِس ٹایمَس پٮ۪ٹھ مےٚ ہَسا کٔر کال ییٚمۍ اٮ۪جَنٹَن کٔر مےٚ کال دوٚپُن چون یُس پارسَل چھُ سُہ سا ووتٕے ژے ژٕ کتٮ۪ن چھُن دوٚپُن اٮ۪ڈرس کتٮ۪ن چھوٕے مےٚ حظ ووٚنُس پنُن اٮ۪ڈرس سُہ ووت میٚٲنِس اٮ۪ڈرسَس پٮ۪ٹھ تہٕ ییٚلہِ مےٚ یہِ سُپیٖکَر وۄنۍ وُچھ گَرِ ییٚلہِ مےٚ سُہ چلو سُہ ہَسا اوس واریاہ بہتر تمِچ یَس آواز چھِ ییٚلہِ سُہ بہٕ سُہ کۄنٮ۪کٹ چھُس کَران موبایلَس سۭتۍ یا لٮ۪پٹاپَس سۭتۍ تَتھ ہسا چھِ واریاہ آواز اَصٕل نیران تہٕ بیٚیہِ چھِ تَتھ چارجِنٛگ کٮ۪پٮ۪سِٹی سۄ تہِ چھِ تَتھ سُہ چھُ چارٕج ہٮ۪کان روٗزِتھ وارِیاہَس کَلَس تہٕ بہٕ چھُس واریاہ شُکُر شُکُر گُزار ز اٮ۪میزان پٮ۪ٹھ چھِ یِتھۍ پرٛوڈَکٹ یتِھی پرٛوڈَکٹ گٔژھِتھ فیوٗچرَس منٛز تہِ مےٚ مٮ۪لٕنۍ باقٕے وَسَلام